یِم سٲنِس گامَس مَنٛز سکوٗل چھِ تہٕ بیٚیہِ یِم شَہرَس مَنٛز سکوٗل چھِ یِمَن مَنٛز چھِ ساروی کھۄتہِ بٔڑ فَرَق یِہےآسان زِ یِم گامٕکۍ سکول چھِ تِم چھِ آسان واریاہ پَتھ تَمام لِہازو سُہ ٲسۍ تَن مَطلَب اِنفراسٹرَکچَر تِہُنٛد یا سُہ ٲسۍ تَن تِہِنٛدۍ ٹیٖچَر یا تِہُنٛد پٕلے گراوُنٛڈ مَطلَب واریاہ چیٖز چھِ تِم یِم أکِس گامَس گامکِس سکولَس چھِ پَتھ کَران أکِس شَہَرکِس سکولَس نِش یُس شَہَر سُکوٗلٕچ تعلیٖم چھِ آسان سُہ چھِ آسان واریاہ برونٛہہ گامہٕ سکولٕکۍ تکیازِ یِم تَتِکۍ یِم اُستاد چھِ آسان یا یِم تَتہِ چہِ فیسَلٹی چھِ آسان یِم پراوَیِڈ چھِ کَران سکول تِم چھِ آسان مطلب کہیں واریاہ مَطلَب واریاہ واریاہ برونٛہہ گامکٮ۪ن سکولَن نِش تہٕ گامٕکۍ سکولَن چھِ بیٚیہِ یِم گِنٛدنٕکۍ درٛۄکنٕکۍ فیسَلٹی چھِ آسان تِم تہِ چھِ آسان واریاہ کم یُس شَہرُک سکول چھُ آسان تَتھ مَنٛز چھِ آسان اَلَگ اَلَگ حِساب گِنٛدنہٕ خٲطرٕ پَرنہٕ خٲطرٕ باقٕے یِم ایٚکٹِوِٹیٖز چھِ آسان تُمَن چھِ تِم کَرناوان یِم نہٕ گامکِس سکولَس مَنٛز چھِنہٕ کُنے نَظرِ یِوان